یاہٕک یا أسۍ کٲشر پٲٹھۍ ونو سَفَر یا ٹریٚک أسۍ مَطلَب اتھ مَنٛز چھِ سُہ مَزٕ یُس زَن نیٚکسٹ لیٚول مَزٕ چھ آسان أسۍ کٔشیٖرِ ہٕنٛد لوٗکھ یا أسۍ لوکل ایریا بڈگامہِ ہٕنٛد لوٗکھ أسۍ چھِ یہِ سَفَر واریاہ زیادٕ پرموٹ کران زِ ہر أکِس شَخصَس یُس یتھ دُنیاہَس مَنٛز چھُ یُس یتھ پٔٹِکیولرلی سٲنِس بَڈگٲمۍ ڈِسٹرکَس مَنٛز چھ یا یُس کٔشیٖزِ مَنٛز چھ أمِس پَزِ اَکہِ لَٹہِ یور یُن بَڈگام ییٚتہِ یِمَن بالَن کھَسُن تہٕ تِم وٕچھَن دُنیُہُک سُہ نَظارٕ دُنیُہُک سُہ وِو یم یُس سانہ کٔشیٖرِ ہُنٛد سانہ بَڈگامیُک سُہ وِو یُس اکھ ہایڈ یُس ہِڈٕن چھُ دُنیَہَس نِش یم وٕچھَن تہِ بہٕ زن ونہ پَنُنبہٕ گوس اَکہِ ساتہٕ سَفرَس أسۍ گٔے دوس واریاہ أسۍ ٲسۍ باقے بَجہ جَمٲتۍ ہٕنٛد بہٕ اوسُس دہمہِ جَمٲژ پَران یا تمہِ ساتہٕ یمہٕ ساتہٕ بہٕ چَکرَس گٔیس سُہ چھِ میٲنۍ فیورِٹ ہایِک تمہ ساتہٕ اوس بہٕ لَکٹہِ گٔے أسۍ چکرَس بہٕ وَنہٕ تمیُک بہتریٖن مَزٕ أسۍ بیٖٹھ اَسہِ کوٚر پلان اَسہِ ہَسا چھُ چَکرَس گَژھُن أسۍ ہہَ کھَسو ہایکہِ أسۍ ہہَ کھَسو بالَس تہٕ گوٚو اَسہِ پلان أسۍ سمے نَفَر ٲٹھ لَکٹے ٲسۍ أسۍ تمہِ ساتہٕ تہٕ گٔے أسۍ نیران بالَس کُن کھٔتۍ پَکان چھِ أسۍ کوٚر اَسہِ اَڑٕ وَتہِ آٹوٗ آٹوَس مَنٛز گٔے أسۍ اَڑٕ ووٚت تانۍ تہٕ وٲتۍ أسۍ لوکیشنہِ پیٚٹھ تہٕ تتہِ پیٚٹھ گوٚو ٹریٚک سٹارٹ تہٕ ییٚتہِ پیٚٹھٕ ٹریٚک گوٚو سٹارٹ یوٗت تھٔکۍ أسۍ یوٗت تھٔکۍ أسۍ کِہیٖنۍ مہٕ پرژھِو أڑجَن اوس گَژھان سوٗر مگر ییٚلہِ أسۍ ہیوٚر کھٔتۍ تتھ پتہٕ آو سُہ سکون اَسہِ وُچھ سُہ نَظارٕ فِزِکلی یُس أسۍ سوشَل میٖڈیا فون کِس پیٚٹھ یا ڈِجٹَل سکریٖنو تھرو ہیٚکو تُلتھے سُہ مَزٕ یُس اَسہِ پانہٕ یتھ محنت کٔر پَتہٕ وُچھ اَسہِ سُہ پَتہٕ کوٚر سُہ حٲصل نَظارٕ أسۍ گےٚ سٹارٹ شیٖن اوس بالَس بالَس اوس شیٖن یہِ وَنو تۄہہِ بہٕ پَنُن ایٚکسپیٖریَنس تتھ ٹایمَس مَنٛز

سٲلمو پلاسٹِکوٗ بوٗٹھ یا بٔڑۍ لانٛگہٕ بوٗٹھ سٲلمَن اوس لٲگِتھ گرم پلو جاکیٚٹ سٲلمَن ٲسۍ بٕتھ نس بند تۭر ٲس زبردس أسۍ چھِ پَکان پَکان پَکان لوگ اَسہِ بالَس کھَسُن شیٖن چھ فٹہٕ أسۍ چھِ واریاہ زیادٕ عذاب گَژھان اَکہِ لَٹہِ فٕٹرایہِ اَسہِ لورِ تہٕ ونۍ چھِ أسۍ لورِ کہِ سہارٕ پَکان تہٕ لگ بگ کٔرۍ اَسہِ زٕ ڈاے کلومیٖٹر کَوَر تہٕ بیٖٹھۍ أسۍ پَتھَر اَسہِ تروٚو ووٚش مگر تتہِ پیٚٹھٕ یُس نَظار آو اَسہِ اَتھِ ڈایَن کلوٗمیٖٹرَن ہن کھٔسِتھ اَسہِ باسیو نوٚو اَسہِ چھُ ہیوٚر کھَسُن اَسہِ چھُ وُچھُن یہِ سٲلِم نَظارٕ یہِ چھُ کیُتھ تہٕ أسۍ بیٖٹھۍ تہٕ اَسہِ لٲج چاے چیٚن کوٚر اَسہِ ریٚسٹ ویٚسٹہٕ لٲج اَسہِ چے لِپٹَن چاے تہٕ تٔتھے نُن چاے تہِ ٲسۍ سۭتۍ تُجمٕژ کھے بَٹَر تھٔنۍ بیٚیہِ کھے یہِ گردٕ تہٕ کھَسان چھِ أسۍ کٔرۍ اَسہِ یِم ڈاے ڈاے کلومیٖٹر کَوَر تتہِ ییٚلہِ ووٚش تروٚو اَسہِ تہٕ اَسہِ وُچھ نَظارٕ مَطلَب دُنیُہُک کانٛہہ مَطلَب سُہ ہیٚکہِ نہٕ سُہ رِپلیس کٔرِتھ کہنۍ آفلاین چیٖز ڈِجٹَل چیٖز یُس تتھ اوس سُہ مَزٕ سُہ اوس پیس فُل تہٕ تتہِ کیاہ کوٚر اَسہِ پَتہٕ گۄڈٕ اَسہِ کوٚر شِن جنٛگ یوٗت کوٚر اَسہِ شِن جَنٛگ مَطلب أسۍ پے سٲرے بیٚمار دٔیمہِ دۄہ ییٚلہِ أسۍ گَرٕ آے أسۍ روٗزۍ تتہ لگ بگ أکِس دۄہَس اَسہِ اوس ٹیٚنٹ ویٚنٹ کھیٚن چَنُک سامان سۭتۍ دِوان چھِ أسۍ ڈالان چھِ أسۍ شیٖن کوٚر اَسہِ کھیٚن تیار تٔتے کھیٚنس سِنِس گوٚو مَرژوانٛگُن ژوٚر أسۍ چھِ اَسان اَسہِ زول نار لوکل ٲسۍ تم یم تتہِ یِم کاٹھ اوس تتہِ زول کوٚر اَسہِ سُہ ہوٚکھ زول سُہ وُشنوٚو پان پیٖٹھۍ راتَس راتَس چھ اَسہِ سُہ مَزٕ کوٚرمُت مَطلَب ییٚلہِ اِنسان چھ اکھ مَزٕدار چیٖز وٕچھان یُس راتَس چھُ روزان الگے دوستَن سۭتۍ تہٕ دٔیمہ دۄہ ؤژھ اَسہ کھَکھرِ واپس أسۍ ٲسۍ کھکھرِ وسان شیٖنَس پیٚٹھ تہٕ پَتہٕ وٲتۍ أسۍ واپَس تہٕ پَتہٕ وٲتۍ گَرٕ